اَوا بہٕ ہٮ۪کہٕ ؤنِتھ پانٛژ نمبر یِم دَہ تہٕ بیٚیہِ دَہ لَچھَن درمیان چھِ یِوان تِمَن منٛز چھُ گۄڈٕنیُک نمبر ساس یُس زَن یِتھٕ پٲٹھٮ۪ن چھُ لٮ۪کھنہٕ یِوان اَکھ صِفر تہٕ صِفر بیٛاکھ نمبر چھُ لَچھ یَتھ منٛز پٲنٛژ صِفر چھِ تہٕ بیٚیہِ وَن چھُ ترٛیٚیِم چھُ زٕ لَچھ یَتھ منٛز ٹوٗ چھُ تہٕ بیٚیہِ پٲنٛژ صِفر چھِ ژوٗرِم چھِ ترٛےٚ لَچھ یَتھ منٛز ترٛےٚ چھُ تہٕ بیٚیہِ پٲنٛژ صِفر چھُ پٲنٛژِم چھُ نَو لَچھ یَتھ منٛز نَو تہٕ بیٚیہِ پٲنٛژ صِفر چھِ